آزُک یُس میون ٹاپِک چھُ سُہ چھُ سٲنۍ ایٚواڈ فیشَن فیشَن اِنڈیِکِس فیشَنَس پیٚٹھ یُس اِنڈیِہُک فیشَن چھُ یہِ چھُ واریاہ چینٛج گوٚمُت کیازکہِ یُس نو نو کَلچَر گوٚو ییٚتہِ اٮ۪ڈ نٔے نٔے چیٖزچھِ یِم یِوان نیٚبرٕ پیٚٹھ آے اَسہِ واریاہ واریاہ چیٖز وٮ۪سٹرن کَلچُر ہیٚوت اِنڈِیاہَن کَرُن اٮ۪ڈوپٹ تَتھ مَنٛز چھِ نٔے نٔے فیشَن چھِ گَژھان یہِ یِمو یِمو سۭتۍ چھُ اَسہِ واریاہ سٲنِس ماحولَس پیٚٹھ سٲنِس دیشَس پیٚٹھ سٲنِس سانہِ کَنٹری پیٚٹھ یا سٲنِس مَطلَب أنٛدۍ پٔکِس پیٚٹھ چھُ واریاہ اَثَر پیٚوان اَگَر اَگَر أسۍ اَگَر زِ أسۍ وٕچھو سانہِ کَنٹری چھِ امہِ فیشنَس سۭتۍ سانہِ کَنٹری پیٚٹھ کیاہ اَثَر چھُ پیٚوان امہِ سۭتۍ چھُ اَسہِ واریاہ اَثَر ہیٚوتمُت گَژھُن کیازکہِ أسۍ چھِنہٕ اَسہِ چھَنہٕ پاے وۄنۍ پَننٮ۪ن یِم اَسہِ پرٲنۍ یِم اِنڈیَن کَلچَر اوس یا پَنُن اَسہِ کَلچَر اوس آسان سُہ گوٚو چینٛج أسۍ چھِنہٕ اَسہِ چھِ نہٕ آز وٕچھان گَرِکۍ أسۍ چھِنہٕ وٕچھان مَطلَب کٔشیٖر مَنٛز کیاہ کٔشیٖر مَنٛز اِنڈیاہَس مَنٛز کیاہ پَلَو چھِ أسۍ لاگان أسۍ چھِنہٕ تِم یِم أسۍ گۄڈٕ ٲسۍ لاگان تِم چھِنہٕ آز أسۍ کَران یوٗٹِلایِز کِہیٖنۍ آز چھِ أسۍ لاگان بیٚیہِ ٹایپِک پَلَو یِمنہٕ اَسہِ پانہِ تہِ ٲسۍ آسان پَیی آز چھِ اَسہِ نٔے نٔے کوشَن آز چھِ اَسہِ یِوان کورین ڈرٮ۪س آز چھِ یِوان وٮ۪سٹرن کَلچَر آز چھِ یِوان نٔے نٔے ڈرٮ۪س یِم نہٕ اَسہِ سَمٕجھ تہِ چھِ تَران یِم اَنٕنۍ لاگٕنۍ کِتھ کنۍ اَنٕنۍ کِتھ کنۍ بیٚیہِ چھِ یِوان تٔتۍ درٕگۍ ڈرٮ۪س بیٚیہِ چھَنہٕ لَگان اَسہِ پَیٖی آز بیٚیہِ یِم ڈرٮ۪س چھِ یِم چھِ تیٖتۍ تیٖتۍ ہیٚتِن یِم برونٛہہ برونٛہہ پَکٕنۍ تیٖتۍ ہیٚتِن یِم برونٛہہ برونٛہہ پَکٕنۍ سہ یِمو کٔر سٲنۍ یِم پَنٕنۍ اَسہِ کَلچرَل ڈرٮ۪س یِم ٲسۍ تِم کٔر اَسہِ تِم گٔے خَتَم یہِ آز وٕچھو أسۍ نٔے نٔے ڈرٮ۪س چھِ گَژھان ایجاد آز چھُ اکھ چھُ نیرا آز چھُ نیران اَکھ فیشَن پَگہہ چھُ نیران بیاکھ فیشَن اِتھے کٔنۍ چھِ یِمو فیشنو سۭتۍ چھُ سٲنِس کَلچَرَس پیٚٹھ واریاہ اَثَر ہیٚوتُن پیٚون کہِ أسۍ وٕچھو آز آز کِس کَلچرَس مَنٛز اَگَر سون کَلچَر آسہِ سون کَلچَر آسہِ تَتھ مَنٛز چھِ أسۍ أسۍ ٲسۍ پَننہِ کَلچَرَس مَنٛز پرٲنۍ پرٲنۍ اَصل اَصل پَلَو لاگان یہِ کھُلہٕ ڈُلہٕ ٲسۍ آسان آز چھِ أسۍ نٔے نٔے جیٖنِز وٕچھان سکٲٹٕس وٕچھان ہاف ٹی شٲٹٕس کیٚتھانۍ کیٚتھانۍ کیٚتھانۍ اِتھے کٮ۪ن چھِ واریاہ واریاہ چیٖز ٹی شٲٹٕس کوریَن ڈرٮ۪س کیٚتھانۍ ڈرٮ۪س ویٚسٹرن ڈریسِز بیٚیہِ جیٖنٕز پیٚنٛٹٕس ٹی شٲٹٕس شٲٹٕس باقٕے باقٕے چیٖز امی سۭتۍ چھِ أسۍ واریاہ واریاہ امۍ ہیٚوت امۍ چھُ ہیٚوتمُت سون یہِ یُس سون کَلچَر اوس یِمو چیٖزو سۭتۍ ہیٚوتُن سون کَلچَر واریاہ واریاہ پَتھ گَژھُن اَسہِ پَزِ مےٚ باسان اَسہِ پَزِ واریاہ وۄنۍ کَرُن وۄنۍ کَم بیک اَسہِ پَزِ مےٚ باسان اَسہِ پَزِ بین یہِ بین بین ہیٚکو نہٕ أسۍ کَرنٲوِتھ کینٛہہ مَگَر توتہٕ پَزِ اَسہِ امہِ نِش پَننِس کَلچَرَس نِش ہیٚچھُن مَطلَب کَلچَر پَزِ اَسہِ یوٗٹِلایِز کَرُن کہِ اَسہِ پَزِ نہٕ نیٚبرٕمِس تَہَتھ روزُن کِہیٖنۍ کیازِ أسۍ چھِ وٕنکٮ۪ن پَنُن اِنڈیا بَڑاوُن برونٛہہ کُن برونٛہہ کُن بَڑاوُن تمہِ سۭتۍ پَزِ سون اِنڈیا برونٛہہ یوٗتاہ أسۍ کَرَو پَنٕنۍ نٔے نٔے فیشَن اَگَر أسۍ پانے کَرَو کریٹ اَصل اَصل چیٖز پَنُن کَلچَر ہاوو دُنیَہَس ییٚمہِ سۭتۍ بَنہِ سٲنِس دیشَس سُہ بَنہِ بَڑٕ اَصل دیش اِتھے کٔنۍ پَکو أسۍ برونٛہہ برونٛہہ سون کَلچَر گَژھِ برونٛہہ برونٛہہ سون اِنڈیا ہیٚکہِ واریاہ برونٛہہ وٲتِتھ اِتھے کٔنۍ اَگَر أسۍ یورٕ تراوو بیٚکِس کُن نَظَر بیٚکِس ویٚسٹرن کَنٹری سۄ چھِ پَنُن پَنُن ڈٮ۪ولَپمنٹ کَران یِمو فیشنو کٔڑۍ کٔڑۍ چھِ تِم پَنُن بِزنِس چَلاوان أسۍ ہیٚکو اَگَر أسۍ ایی کَرَو یوٗز اَگَر مےٚ باسان اَسہِ پَزَن نہٕ یِم باے کَرٕنۍ کینٛہہ اَسہِ پَزٕ پَنُن پَنُن کریٹ کَرن پَلَو فیشَن کَرُن کریٹ یُس نوٚو نوٚو فیشَن امہِ حِسابہٕ اَگَر أسۍ کریٹ کرو مَگَر اِنڈیَن ٹریڈِشَن یَتھ مَنٛز اِنڈہُک برینٛڈ تہِ آسہِ یَتھ مَنٛز آسہِ یہِ چھُ اِنڈِہُک یَتھ چھِ اِنڈِہِچ مارکیٚٹنٛگ چَلان آز کَروس پَننہِ آے کریٹ اِتھے کٔنۍ پَکو أسۍ برونٛہہ برونٛہہ أسۍ پَکو أسۍ گَژھو کُنہِ کُنہِ اِنڈِہِکِس سِٹیٹَس مَنٛز تِمَن دَپو تِمَن نِش ہیٚچھو أسۍ تِمَن ہُنٛد کَلچَر تِم کمہِ آیہِ چھِ پَلَو لاگان تِم کِتھ کنۍ چھِ پَتہٕ گَژھو بیٚکِس سٹیٹ مَنٛز تِمَن نِش گَژھو پَلو وٕچھو تِم کِتھ کنۍ چھِ لاگان پَتہٕ گَژھو اِتھے کٔنۍ باقیَن باقیَن سٹیٹَن مَنٛز پَتہٕ کَرو اِتھےکٔنۍ کَرو اَکھ سیٚنٕس اَکھ کریٹ اَسہِ کیاہ پَزِ کَرُن کمہِ حِساب چھِ لُکھ لاگان پَلَو کمہِ حِساب چھُ پَسَنٛد تِمَن لاگُن امہِ سۭتۍ گَژھِ سٲنِس ماحولَس سٲنِس کَنٹری امہِ سۭتۍ گَژھِ سُہ تہِ ڈیٚولَپ امہِ سۭتۍ گَژھِ سانہِ کَنٹری پیٚٹھ پیٚیہِ اَصل اَصل اَثَر سُہ سُہ کَنٹری پَکہِ برونٛہہ برونٛہہ برونٛہہ برونٛہہ امہِ سۭتۍ امہِ سۭتۍ چھِ امہِ سۭتۍ گَژھِ سانہِ کَنٹری پیٚٹھ واریاہ اَصل اَصل احساس اِتھےکٔنۍ یہِ احساس چھُ اَسہِ واریَہَن لُکَن مَنٛز تہِ تراوُن آز یِم نٔے نٔے شُرۍ چھِ یِم نٔے نٔے فیشَن تِم چھِ صرف کَران فیشَن تِم چھِ دَپان آز چھَ فیشَن بیٚیہِ چھ کینٛہہ آز اَگَر تِمَن أسۍ وَنو اَگَر أسۍ فیشَن کَرو وارٕ وارٕ وارٕ وارٕ تِم پَکناووکھ أسۍ برونٛہہ برونٛہہ تِمَن پَزِ پَکناوُن پَنُن فیشَن پَنُن کَلچَر تہِ پَکناوُن برونٛہہ یہِ نہٕ کینٛہہ تِم کَرَن صرف فیشنٕے یوت تِمَن چھَنہٕ ہورٕ آسان کَلچَرٕچ کِہیٖنۍ پاے تِم چھِ پَکان برونٛہہ دَپان اَسہِ کوٚر کینٛہہ اَسہِ کوٚر ہہُ اَسہِ چھَنہٕ ہورٕ آسان پاے کِہیٖنۍ تِم چھِ پَکان پَتہِ کَران کَران کَران پَتہٕ نہٕ آسان تِمَن پیا ویا کِہیٖنۍ بٔلۍ دِوان دٔلیٖل ؤلیٖل آسان ژھٕنان ؤنۍ ؤنۍ تَتہِ تِمَن نہٕ آسان پَتہٕ پَیٖی ییٚلہِ تِمَن وَنان پَننہِ کَلچَرُک ؤنِو کینٛہہ تِمَن نہٕ آسان پَیی تِم چھِ صرف دَپان ہووو اَسہِ چھُ ہہُ پیٚنٛٹ اَسہِ چھُ یہِ پیٚنٛٹ اَسہِ چھُی آزٕ کارگو جیٖنٕز اَسہِ چھی ہُم جیٖنٕز لٲگمٕنۍ اَسہِ چھُی کیٚتھانۍ کوریَن ڈرٮ۪س آز چھُے کوریا چَلان آز چُھے ہہُ گَژھُن آز چھُے یہِ کَرُن آز چھُے بیگی جیٖنٕز کُستانۍ جیٖنٕز ہے اَسہِ کیاہ جیٖنزَن کَرُن اَسہِ چھا زوٚنٛگ ژھٕنُن جیٖنزَن اَسہِ چھُ پَکُن برونٛہہ برونٛہہ برونٛہہ برونٛہہ اَسہِ چھُ پَکُن واریاہ چیٖز کَرٕنۍ ہیٚنڈٕل اَپ پَکُن برونٛہہ کَرُن کَرُن کَرُن یِتھے کٔنۍ ییٚلہِ أسۍ روزو لَگاتار کَران اَسہِ پَزِ سٲنِس کَلچَر سون کَلچَر تہِ بَڑٕ سٲنۍ کَنٹری تہِ بَڑٕ امہِ سۭتۍ بَڑٕ سون ڈٮ۪ولَپمنٹ سٲنۍ جی ڈی پی ریٹٕس تہِ بَڑن یِتھے کٔنۍ گَژھِ سٲنۍ یُس کَنٹری چھِ سُہ تہِ پَکہِ برونٛہہ برونٛہہ سُہ گَژھِ اِتھے کٔنۍ پَکَن تِم واریاہ برونٛہہ برونٛہہ اِتھے کٔنۍ گَژھِ سٲنۍ کَنٹری واریاہ ڈٮ۪ولَپ اَگَر أسۍ اِتھے کٮ۪ن روزو کَران کَران اَسہِ پَزِ تِتھے کٮ۪ن روزِ سٲنۍ کَنٹری گرو کَران تہٕ اِنڈیا یُس آسہِ سُہ آسہِ وَن آف دَ لیٖڈِنٛگ لیٖڈِنٛگ اٮ۪کِسپوٹ ایٚنٛڈ اِمپوٹَن مَنٛز آسہِ یِوان ماننہٕ ایز کَمپیٲڈ ٹو چاینا ایز کَمپیٲڈ ٹو اٮ۪مٮ۪رِکا یِمو نِش اَسہِ برونٛہہ برونٛہہ پَکان اِتھےکٮ۪ن اَسہِ پَزَن نہٕ یِم پھٲکِم فوٚضوٗل چیٖزَن کُن سَنُن کینٛہہ اَسہِ پَزِ پَننِس مطلب کٔریَرَس پیٚٹھ فوکَس کَرُن نا کہِ یِمَن چیٖزَن یُس نہٕ اَسہِ وٕنکٮ۪س فٲیدٕ دی کِہیٖنۍ اَسہِ پَزِ برونٛہہ برونٛہہ پَکُن اَسہِ پَزِ نہٕ ہہُ دٔلیٖل وَنٕنۍ أمس چھِ ہُم پَلَو ییٚمِس چھِ یِم پَلَو اَسہِ چھِ سِمپٕل لاگٕنۍ پَلَو اَسہِ چھُ پَنُن کَلچَر کَرُن فالو یوٗتاہ أسۍ کَلچَر کَرو پَنُن فالو تیوٗتاہ گَژھِ اَسہِ سٲنِس کَلچَرَس کَلچَرَس روزِ اسہِ کُن تہِ ہیٚس سون أسۍ روزو کَلچَرَس سۭتۍ ایٚٹیچِڈ بیٚیہِ پَزِ اَسہِ پَننِس ایٚٹیچِڈ اہم کَتھ روزٕنۍ اَٹیچ گَژھِ پَننِس کَلچَرَس روزُن نہَ کہِ بٮ۪کہِ سٕندِس کَلچَرَس کیازِ کہِ اَگَر بہٕ کینٛہہ چھُس کَران بہٕ چھُس پَننہِ کَلچَر خٲطرٕ کَران امہِ سۭتۍ چھُ مےٚ وٕچھُن میٲنِس کَلچَرَس مَنٛز مہَ پیٚیہِ اَثَر کینٛہہ بہٕ چھُس کَران فیشَن مَگَر یہِ فیشَن چھُسا پَننِس کَلچَرَس اَنڈَر کَران کِنہٕ بہٕ چھُس کَلچَرَس پَننِس کَلچَرَس کَران کینٛہہ

عزہ واتناوان اَگَر یُہے عزہ أسۍ واتناوو اَسہِ ایٖنہِ یہِ اَسہِ گَژھنہٕ یہِ بَرداش بیٚکِس تہٕ گَژھنہٕ بَرداش عٮ۪زَت آسہِ کَران اسلیے پَزِ اَسہِ پَنِنہِیہِ کَرٕنۍ اَصل اَصل چیٖز اَسہِ پَزِ برونٛہہ کُن برونٛہہ کُن پَکُن اَسہِ پَزِ اَسہِ پَزنہِ زیادٕ وٮ۪سٹرنَس مَنٛز گَژھُن وٮ۪سٹرن لاگوٕے نہٕ أسۍ وٮ۪سٹرن تہِ لاگوٗ مَگَر پَننِس کَلچَرَس گۄڈٕ دِن پرٮ۪فرنٕس یِتھےکٔنۍ اَگَر أسۍ ساوتھٕ کٮ۪ن لُکھ وٕچھو ساوتھٕ کٮ۪ن لُکَن مَنٛز چھُ واریاہ اَصل چیٖز تِم چھِ پَنُن کَلچَرَس کَران بَڑٕ پیشنہٕ سان فالو یوٗتاہ تِم فالو چھِ کَران تیٖتیاہ چھِ تِم روزان اٮ۪ٹیچِڈ یِتھے کٔنۍ مےٚ باسیٚو اَسہِ پَزِ ہیٚچھُن اِتھےکٔنۍ سٲنِس کَلچَرَس سۭتۍ کیاہ گوٚو کیاہ چھنہٕ چَلان ہہُ گوٚو یہِ گوٚو تہِ گوٚو سُہ گَژھِ پَکُن وۄنۍ برونٛہہ باقٕے وَسَلام